مےٚ چھُ ہیوٚتمُت ایچ پی یُک لیپٹاپ مےٚ گوٚو واریاہ کال تَتھ استعمال کَران تہٕ وٕنیُٚک تانۍ باسیو مےٚ سُہ بیسٹ لیپٹاپ واریاہ اَصٕل لیپٹاپ